پانٛژھن نفرن ہٕنٛدۍ ناو یِم زن میٲنۍ ہمساے چھِ گۄڈٕنیُک نفر حظ گوٚو زاہد مُشتاق دوٚیِم نفر حظ گوٚو سامر نزیٖر ترٛیِم نفر حظ گوٚو عابد سلام ژوٗرِم نفر حظ گوٚو عرفان دلاور پوٗنٛژِم نفر حظ گوٚو عاقب کُٹے